اَسلام علیکُم اَہَن حظ کیٛازِ حظ نہَ حظ کیٚنٛہہ چھُنہٕ پرواے تۅہہِ کَرناوہو بہٕ سٲرسٕے سیر اَصٕل پٲٹھۍ آرام سان بیٚیہِ میلوٕ تۅہہِ کھٮ۪ن چٮ۪ن تہِ اَصٕل پٲٹھۍ یہِ تُہۍ ییٚژھِو کھیوٚن تہِ میلوٕ تۅہہِ نہَ حظ پتہٕ چھُ نہٕ مسلہٕ کیٚنٛہہ چھُ نہٕ پَرواے نہَ حظ بہٕ پکنا بہٕ پکناو حظ آرام سان کیٚنٛہہ چھُنہِٕ پرواے نہَ بہٕ چھَس نہٕ تیز چلاوان کیٚنٛہہ اَگر تُہۍ سیر کٔرِو دۄہَس خٲطرٕ دۅہس خٲطرٕ ہٮ۪مہو ستھ ہتھ رۅپیہِ اَگر تۅہہِ اَگر تُہۍ منٛز چھِو روزان تَمہِ خٲطرٕ حظ چھِ تۅہہِ اَصٕل پٲٹھۍ میلوِٕ تۅہہِ سورُے کیٚنٛہہ ہر کانٛہہ فیسلٹی میلوٕ تۅہہِ تۅہہِ ہیٚکِو شاپِنٛگ تہِ کٔرِتھ یہ تُہۍ کھیوٚن ییٚژھِو تہِ ہیٚکِو تُہۍ ہیٚکِو آرام سان تَتھ منز روٗزِتھ کیٚنٛہہ چھُ نہِ پَرواے آ بہٕ کَرہو تۄہہِ گایِڈ تہِ اَصٕل پٲٹھۍ پرٛتھ کانٛہہ چیٖز ہاوہَو تہِ اَصٕل پاٹھۍ برونٛٹھ کُن تہِ کَرہو اَصل پاٹھۍ گایِڈ کیٚنٛہہ چھُنہٕ پرواے تۅہہِ میلوٕ سٲرٕے فیسلٹی اَصٕل پٲٹھۍ تُہۍ کٔرِو کیٚنٛہہ چھُ نہٕ پرواے صُحبس کٔرۍزیٚو تُہۍ ستھ بجے فون بہٕ روزٕ ریڈی کیٚنٛہہ چھُ نہٕ پَرواے